وٕچھِو حظ یِتھ پٲٹھۍ تۄہہِ پاے چھو پرانیٚن موبایلَن تہٕ أزکین موبایلن منٛز چھِ واریاہ واریاہ زیادٕ فرق اَگر أسۍ گۄڈٕنِچہِ بیسِک فرق وٕچھو سُہ چھُ أہٕندِس پریسَس منٛز پرٲنۍ فون ٲسۍ واریاہ حدٕ کھۄتہٕ زیادٕ سَستہٕ لگ بگ اوس ہر کانہہ ہٮ۪کان ایفٲڈ کٔرِتھ تہٕ أزکۍ فون اَگر وٕچھو کانہہ چھُ تیُتھ فون تہِ یِم ہاے کَلاس فیملی ایفٲڈ ہٮ۪کہِ کٔرِتھ مَڈٕل کَلاس ہٮ۪کہِ نہٕ کٔرِتھ کیٚنہہ وۄنۍ اَگر أسۍ وٕچھو ڈِفرنسن ہٕنز گۄڈٕنیتھٕے یِم پرٲنۍ فون ٲسۍ تِم ٲسۍ لۄکٕٹۍ ہلکہٕ ٲسۍ بَٹن دار ٲسۍ تِمن منٛز اوس نہٕ اَسہِ اِنٹرنیٹُک آپشن تِتھ پٲٹھۍ یِوان کیٚنہہ یا تِمن منٛز اوس نہٕ کیمرُہُک آپشن یِوان کیٚنہہ ٹَچُک آپشن اوس نہٕ یِوان کیٚنہہ بیٚیہِ تہِ واریاہ چیٖز ٲسۍ یِم تِمن منٛز مِسِنگ ٲسۍ وۄنۍ اَگر أسۍ نوٚو وٕچھو ساینَسن چھےٚ واریاہ تَرقی کٔرمٕژ أزکِس زَمانَس منٛز أزکِس زَمانَس منٛز یِم فون چھِ اَڈین چھِ شُراہ آنچہِ ڈِسپِلے آسان اَڈین چھُ بہہ آنچہِ ڈِسپِلے آسان اَڈین چھُ دہ آنچہِ آسان واریاہ قٕسمہٕ کیو ہٕندۍ واریاہ قٕسمَن ہِندۍ ڈِسپِلے چھِ آسان تہٕ کیمرا چھُ اَتھ منٛز ییٚمہِ وجہ سۭتۍ أسۍ فوٹو چھِ ہٮ۪کان کِلِک کٔرِتھ سُہ چھُ اَسہِ میموری اکھ روزان پَتہٕ واریاہَس ٹایمَس ییٚمہِ ساتہٕ تہِ أسۍ فوٹو وٕچھو اَسہِ چھُ سُہ میموری پیوان یاد یُس نہٕ برٛونٹھۍ مین فونن منٛز اَسہِ اوس کیٚنہہ تہٕ ویٖڈیو کالِنگ ہُند آپشن یہِ چھُ مطلب فیس ٹایم ہٮ۪کو أسۍ کٲنسہِ یارَس دوستس سۭتۍ کٔرِتھ یُس اَسہِ نِش دوٗر آسہِ بِہَتھ یا پَنٕنۍ فیملی نِش اَگر أسۍ دوٗر آسو تِمن سۭتۍ ہٮ۪کو أسۍ یِتھ پٲٹھۍ ویٖڈیو کالہِ پٮ۪ٹھ کَتھ کٔرِتھ تہٕ بیاکھ گوٚو پریسِنگ یِم برونٹھِم فونن ٲسۍ تِم ٲسۍ ساس پَنداہ شیٚتھ زٕ ساس رۄپیہِ ہاڈلی یوٚت یِوان تہٕ لگ بگ آلموسٹ مےٚ باسان ہر کانہہ مِڈٕل کَلاس یا پُور فیملی ہِندۍ تہِ ٲسۍ ہٮ۪کان اٮ۪فٲڈ کٔرِتھ آز اَگر تُہۍ وٕچھو واریاہ برینڈٕکۍ فون چھِ یِتھۍ پٲٹھۍ سیٚمسَنگ چھُ ریڈمی چھُ یا آی فون یُس وٕنکیٚن ساروی کھۄتہٕ زیادٕ ٹرینِڈنگ منٛز چھُ فون ساروی کھۄتہٕ درٛوٚگ فون آلموسٹ چھِ یِم سٲری سُہ ایفٲڈ ہٮ۪کان کٔرِتھ مِڈٕل کَلاس فیملی چھِ یِم اینڈرویِڈ فون چلاوان اَپ ٹُو وُہ ساس پَنداہ ساس رۄپیہِ یہِ چھُ تِمن ریج چھِ آسان بَچارین پَنُن بجٹ چھُ آسان آی فون چھِ اکھ لَچھ ہیوٚر ہیوٚر یِوان تِم ہٮ۪کن خٲلی ہاے کَلاس فیملی ایفٲڈ کٔرِتھ تہٕ تَتھ منٛز چھُ تَتھ منٛز تہِ چھُ واریاہ کیٚنہہ فَنگشن یِم یِمن پَنداہ ساس والین فونن منٛز چھُنہٕ کینٛہہ یِتھٕے پٲٹھۍ اَگر أسۍ وٕچھو اِنٹرنیٚٹ اِنٹرنیٚٹ اوس نہٕ برونٹھمِس زَمانَس منٛز خاص تِتھ پٲٹھۍ چلان کیٚنہہ مَگر أزکین فونن منٛز یُس چھُ اِنٹرنیٚٹ چھُنہٕ مِنٹَس بِہَتھ گژھان اَگر تُہۍ وٕچھِو کۭژاہ ترقی گٔے آز چھُ صرف مطلب ؤنۍ چھُ آسان دُنیاہکِس بیٚیِس کوٗنَس پٮ۪ٹھ کیٚنہہ گژھنَے سُہ چھُ آسان یَتھ کوٗنَس تام ووٚتمُت یُس نہٕ برونٹھ سَہل سَہل ٹی ویو نِوزو وَرٲے اَسہِ تام واتان اوس کیٚنہہ تہٕ کَنیکشن اَگر أسۍ وٕچھو یُس برونٹھِم فَنگشن ٲس کَنیکشنٕچ سُہ اوس کَم سِپیٖڈ یۄس اِنٹرنیٹٕچ ٲسۍ اوس اِنٹرنیٹ اوس مَگر اوس واریاہ کَم تمِچ سِپیٖڈ ٲس آسان کے بیٖز کِلو بایٹٕز منٛز واریاہ کَم ٲس آسان ییٚمہِ سۭتۍ ڈَوُن لوڈِنگ منٛز واریاہ ٹایم اوس لگان أسۍ اَگر وٕچھو آز آز چھُ فایو جی یُک زَمانہٕ فایو جیَس منٛز چھِ أسۍ کُنہِ ایپِلکیشن آسان ڈَوُن لوڈ کَرٕنۍ کِلِک چھُ آسان کَرنے سُہ چھُ آسان ہَنڈرنڈ پٔرسَنٹ ڈَوُن لوڈ گٔمٕژ اَگر أسۍ وٕچھو واریاہ حدٕ کھۄتہٕ زیادٕ چینج آیہِ اِنٹرنیٹس منٛز واریاہ زیادٕ اِنٹرنیٹ پیکَن منٛز آیہِ واریاہ فرق برونٹھ چھُ مےٚ یاد أسۍ ٲسۍ دہ رۄپیہِ پَنداہ رۄپیہِ تراوان ٹاک ٹایم تَتھ پٮ۪ٹھ ٲسۍ أسۍ فون کران آز چھِ نٔے نٔے ڈاٹا پیک ٲمٕتۍ تِم انلِمٹِڈ کالِنگ ہُند آپشن چھ اسہِ دِوان یا زٕ جی بی ترٛےٚ جی بی ژور جی بی نیٹ پٔر ڈے یوٗز کرنٕچ تہِ چھُ تَتھ منٛز دِوان تہٕ بہٕ کرٕ پَنٕنۍ کَتھ بہٕ چھُس کران پانہٕ مےٚ چھُس دۄنوٕے سِمہٕ اِیرٹیل تہِ جِیو مَگر موسٹلی یۄس مےٚ پٔتمٮ۪و ژورو پانٛژو ؤریو پٮ۪ٹھ چھِ چلان سۄ چھ اِیرٹیل سِم تہٕ اَگر بہٕ وٕچھِ رٮ۪تس چھِ مےٚ مَنتھٕلی رِچارٕج چھُس نہٕ بہٕ کران کیٚنہہ بہٕ چھُس کران یِیرلی تِکیازِ تَتھ منٛز چھُ تھوڑا بہت پونسہٕ بَچان ایز کَمپیٲڈ ٹُو اَگر بہٕ مَنتھٕلی سَپوز ترٛےٚ ہَتھ رۄپیہِ کرٕ تِم چھِ مےٚ ؤریَس یِوان شیٚیہِ تٕرٕہ شیٚتھ رۄپیہِ بہٕ چھُس تیُتھ پیک کران دۄیہِ تٕرٕہٕے شیٚتھ چھُس بہٕ تھاوان اَکی ساتہٕ تھاوان ؤریَس پٮ۪ٹھ ترٲوِتھ گوٚو ژور ہَتھ چھُ مےٚ بَچان آلمسٹ اَگر وٕچھو ٹوٗ فِفٹی ٹوٗ سیوَنٹی تھری ہَنڈرِنڈ یی چھُ عام اِنسانَس أکِس رِچارجس رٮ۪تس خرٕچ گژھان